اگر أسۍ کتھ کرو ایٚنمٕل مٔلۍ ہیٚنٕکۍ تِم ہسا چھِ ہؠکان أسۍ واریَہَن جایَن مٔلۍ أنِتھ اَسہِ ہسا چھِ پنُن ایریا ییٚتہِ ہسا چھِ أکِس بیٚیِن نِش گژھان گرٕ والؠن نِش ہمساین نِش رِشتہٕ دارن نِش گژھان ہسا چھِ تِمن نِش ہؠوان چھِ أسۍ تِمن ایٚنمٕل مٔلۍ اسہِ ہسا چھِ گَرِ گاو ہسا چھِ دانٛد ہسا چھِ موٗش چھُ ژھاوٕج چھُ تیٖر ہسا چھِ یِہُنٛد قۭمَتھ ہسا چھُ لَگ بَگ لَگ بَگ ذٕ لچھ رۄپیہِ اَسہِ ہسا کٔر وٕنِس تانٛۍ یُس گُپن چھِ گاو ہسا کُن اسہِ لَگ بَگ لَچَھس رۄپیَس دۄد تیٖر کٕنۍ اَسہِ لَچھَس رۄپیَس یِم ہَسا ژھاوجہِ تِم کٕنہِ اَسہِ پانٛژَہَن ساسَن لَگ بَگ تہٕ بیٚیہِ چھِ آز پریزنٹس منٛز تہِ أسۍ دۄد کَن غرٕض اَسہِ ٲسۍ لَگ بَگ وٕنِس تام ڈۄڈ زٕ لچھ رۄپیہِ ٲسن اَسہِ زیٖنۍ مٕتۍ یِمن أیٚنمٕرلَن پؠٹھ